ہِندُستانَس مَنٛز چھِ یِوان واریاہ زیاد چاے چٮ۪نہٕ تکیازِ یہِ چھ تِہٕنٛز تھَکاوَٹ دوٗر کَران امہ سۭتۍ چھُ تِہُنٛد مایِنڈ رِفریٚش گَژھان دماغ چھُ روزان تھوڑا بہت کٲم کَرنہٕ خٲطرٕ ریٚڈی تہٕ یا کُنہِ ساتہٕ ٹیٚنشَن چھُ آسان سُہ چھُ گَژھان مےٚ باسان واریاہ زیادٕ رِلیٚکس امہ سۭتۍ گَژھان اِنسان چاہے کانٛہہ تہٕ چاے اِنسان چیٚیہِ کٔشیٖر مَنٛز چھِ مےٚ باسان زیادٕ چاے یِوان چٮ۪نہٕ تکیازِ ییٚتہِ چھِ لپٹَن چاے تہِ چٮ۪وان نُن چاے خاص کر چٮ۪وان نیٚبرٕ چھِنہٕ نُن چاے چٮ۪وان کینٛہہ ییٚتہِ چھِ نُن چاے تہِ چٮ۪وان تہٕ برونٛہہ ٲسۍ مےٚ باسان ییٚتہِ کھۄتہ زیاد نُن چاے چٮ۪وان آز تہِ چھِ چٮ۪وان واریاہ زیادٕ چاے ییٚتہِ لِپٹَن چاے چھِ چٮ۪وان نُن چاے چھِ چٮ۪وان یا بَدَل قَہوٕ چھِ چٮ۪وان کُنہِ قٕسمُک قَہوٕ چھِ چٮ۪وان تہٕ یُس سانہِ صحتہٕ خٲطرٕ چھُ واریاہ زیاد اصل گَژھان تہٕ أسۍ چھِ گَرٕ پانہٕ چاے چٮ۪وان لِپٹَن چاے تہِ چھِ أسۍ چٮ۪وان تہٕ نُن چاے تہِ چھِ چٮ۪وان أسۍ چھِ زیاد چاے دۄد گَژھِ اَسہِ اصل آسُن گَرکیٚن بٲژَن أسۍ چھِ اَسہِ چھِ گاو تہِ گَرے تہٕ واریاہ زیاد دۄد چھِ أسۍ تراوان چایہِ چاے چھِ أسۍ بَناوان واریاہ زیادٕ خۄش گَژھان چاے بَناوٕنۍ تہٕ گَرِک تہِ چھِ پریٚفَر مےٚ چھِ بٲے زٕ تِم تہِ چھِ مےٚ وَنان دیدی ژٕے بَناو چاے بہٕ چھَس گۄڈٕ اگر مےٚ لِپٹَن چاے بَناوٕنۍ آسہِ صُبحٲے دَہہِ بَجہِ خٲطرٕ تتھ چھَس بہٕ گۄڈٕ آب تراوان آب تھوڑا کمے لَگان تکیاز أسۍ چھِ دۄد واریاہ زیاد کھیٚوان اَسہِ گَژھِ نہٕ زیادٕ ہُہ یَلہٕ چاٖ آسٕنۍ کِہیٖنۍ نہٕ آبہٕ کَپ تروٚو یا ڈۄڈ کپ تتھ مَنٛز چھَس بہٕ گۄڈٕ لِپٹَن چاے یۄس آسان چھِ ہوٚچھ سۄ چھَس بہٕ کَاران تتھ مَنٛز گرکناوان چھَس بہٕ دۄن تریٚن مِنٹَن یُس سُہ رَس چھُ نیران پَتہٕ چھَس بہٕ تتھ چھٲنٛۍ کَران سُہ کوٚش یُس آسان چھُ سُہ چھَس بہٕ تِکیازِ سُہ چھُ پَتہٕ سُہ عجیٖبے باسان پتہٕ چایہِ مَنٛز تمہِ سۭتۍ چھِ پَتہٕ چاے وِیٲڑ تھوڑا گَژھان سُہ چھَس بہٕ تتھ چھٲنۍ کَران سٹین کَران تہٕ سُہ رَس یُس آسان چھُ تتھ چھَس بہٕ کُنہِ ساتہٕ رَس تہِ دِوان تکیازِ یہِ چھ پرٲنۍ کَہاوَت اگر چایہِ رَس چھِ دِوان تمہِ ساتہٕ چھ تتھ مےٚ چھ اَزمومُت یہِ تتھ چھِ واریاہ زیاد مَزٕ گَژھان تتھ چھَس بہٕ کُنہِ ساتہٕ رَس دِوان ییٚمہِ ساتہٕ نہٕ وۄنۍ ٹایِم آسہِ تمہِ ساتہٕ چھَس بہٕ تتھ یِتھے کنۍ دۄد تراوان دۄدٕ کپ زٕ ژور تراوان أسۍ چھِ گَرٕ پانٛژھ بٲژ دۄد چھَس بہٕ تتھ تراوان سٮ۪ٹھاہ تہٕ سۄ چھِ واریاہ پَتہٕ چھَس پانژَن دَہَن مِنٹَن گرکناوان یا پانٛژَن مِنٹَن کُنہِ ساتہٕ چھُنہٕ ٹایم آسان پانٛژَن مِنٹَن ہاڑلی گرکناوان تہٕ سۄ چھِ واریاہ زیاد واریاہ زیاد میٖٹھ چاے گَژھان پَتہٕ چھِ تتھ تراوان کھَنٛڈ پھوٚل یا گَرِ اَدرَک آسہِ اَدرَک چھِ أسۍ واریاہ زیاد چٮ۪وان تمہ سۭتۍ چھ واریاہ زیاد صحت ٹھیٖک روزان اَدرَک چھِ أسۍ تراوان یا دالچیٖن اگر آسہِ قَہوٕ ٲل آسہِ سُہ تہِ چھِ أسۍ تراوان تتھ پَتہٕ لاسٹَسے تتھ چھ تھوڑا پَتہٕ مَزٕ نیران سُہ چھِ أسۍ کھیٚوان یا کھوٗپرٕ اگر آسہِ سُہ تہِ چھِ أسۍ تراوان ہر وِز چھِ نہٕ آسان یِم چیٖز اَویلیبل کیٚنٛہہ مگر کوشِش چھِ أسۍ کَران تہٕ یہِ بَناوو زیاد تَر چھِ کُنہِ ساتہٕ پَتہٕ گَرِک وَنان نہَ پلینے بَناو چاے تراو تہٕ پَتہٕ تراوُس ژھوٚروٚے دۄدُے یوتَن زیاد یِم چیٖز کِہیٖنی نہٕ مگر کُنہِ أکیاہ أزکہِ پیٚٹھِ وَندَس وۄنۍ چھُ وَندٕ یِنہٕ وول تۭر چھ ییٚتہِ وۄنۍ چھِ أسۍ تَقریباً سیفران تہٕ تراوان تتھ مَنٛز یا دالچیٖن چھِ آسان قَہوٕ ٲل چھ آسان یا سُہ بلیک پیٚپَر چھ آسان سُہ چھُ سانہِ صحتہِ خٲطرٕ ٹھیٖک سُہ چھِ أسۍ تراوان تتھ چھ واریاہ زیاد واریاہ زیاد مَزٕ گَژھان پَتہٕ گٔے تمہِ عَلاوٕ چھِ أسۍ چٮ۪وان نُن چاے نُن چاے چھِ واریاہ زیاد چھِ وَنان یہِ چھِ سَخ کَرٕنۍ مگر خۄدایَس کُن شُکُر بہٕ چھَس کَران پانے تہٕ نُن چاے تتھ چھِ پیٚوان گۄڈٕ آبہٕ پانٛژھ داہہ کَپ یا آبہٕ زٕ ترےٚ گلاس لاگٕنۍ مَنجولَس مَنٛز سُہ کوٚر تھوڑا توٚت سُہ ہیوٚت تھوڑا تتھ ٲسۍ گرکھ یِن گرکھ چھِ ہیٚوان تتھ یِن تہٕ پَتہٕ چھِ تتھ ہوٚچھ چاے یۄس آسان چھِ یۄس ہوٚچھ چاے چھِ آسان سۄ چھِ أسۍ ٹھانڈَس مَنٛز تھاوان کٔڑِتھ کۭژاہ کَڑٕنۍ آسہِ یہِ چھ تتھ پیٚٹھ ڈِپیٚنڈ کۭژاہ فیملی آسہِ بٔڑ أسۍ چھِ کمٕے بٔڑ أسۍ چھِ تراوان تتھ زٕ ترےٚ کپ سُہ چَمچہٕ آسان تمے سۭتۍ تراوان سُہ چاے تہٕ پَتہٕ چھِ کَران تتھ تراوان سُہ سوڈَر چھِ تراوان بیکِنٛگ سوڈا یتھ وَنان چھِ فُل چھِ أسۍ کٲشِر پٲٹھۍ تتھ وَنان سُہ چھِس پیٚٹھِ تراوان پیٚٹھِ تھوڑا بہت زیاد نہٕ کِہیٖۍ نہٕ سُہ چھ پیٚوان کمے تھوڑا بہت تَتھ تہٕ آبَس تھوڑا گرکھ ہیٚژٕن یِتھ گرکھ یِتھ نہٕ کینٛہہ سۄ چھِ پَتہٕ خَراب گَژھان تھورا گَژھِ آسُن مَطلَب گرکھ یِنَس تَیار تہٕ سُہ چھِ أسۍ تراوان پَتہٕ چھِ پیٚوان سُہ چھِ واریاہ زیادٕ یہِ تتھ چھِ تَقریباً لَگان مےٚ باسان گَنٹہٕ تہِ چھ لَگان تتھ اوٚر گَنٹہٕ دوٗن گَنٹہٕ گَنٹہٕ چھ لَگان برٕہِم ٲسۍ تھاوان تقریاً دوٚن گٲنٹَن سُہ چاے لٲگِتھ اَسہِ چھِ مےٚ بہٕ چھَس گَرٕ کاران چاے بہٕ چھَس تتھ ہاڑلی دِوان گَنٹہٕ تہٕ یُتھُے تتھ پَتہٕ رَس وَس ژَمان چھ پَتہٕ چھِ تراوان بیٚیہِ آب پَتہٕ چھِ تتھ لَگان داہہ پَنٛداہہ مِنَٹ گرکنوٚو گرکنوٚو بیٚیہِ گرکنوٚو بیٚیہِ تہٕ پَتہٕ کوٚرُس رَس دِیُتُس تہٕ گرکنووُس ترووُس بیٚیہِ آب تہٕ گرکناوان چھِس پَتہٕ چھِس دِوان تراوان چھِس رَس بیٚیہِ تہٕ گرکنوٚو پَتہٕ چھِس دِوان رَس تہٕ یُتھُے تتھ واریاہَس ٹایمَس رَس چھِ دِوان تہٕ پَتہٕ چھِس تراوان لاسٹَس دۄد تہٕ تمہ سۭتۍ چھ سُہ واریاہ زیادٕ سُہ چھُ واریاہ زیادٕ کٔشیٖر مَنٛز یِوان پریٚفَر کَرنہٕ سۄ چاے تتھ چھ گَژھان تَقریباً پِنٛک کَلَر سُہ بروہِم ٲسۍ چٮ۪وان زیاد سَمَوارَس مَنٛز سۄ چاے أسۍ چھِ نہٕ گَرِ أسۍ چھِ چٮ۪وان گَرِ یِتھے کنیٚتھ رَس دیُت سُہ تتھ سُہ سٹین کَران تَتھ تہِ چھِ أسۍ لِپٹَن چاے ہِنٛد پٲٹھۍ سُہ چھٲنۍ ہِش کَران چھٲنۍ کٔرٕس سُہ رَس کوٚڑُس نیٚبَر ترووُس تھوڑا آب بیٚیہِ تتھ چھ پٮ۪وان آب رَلاوُن واریاہ تہٕ ییٖژاہ کٔرمٕژ آسہِ چاے سُہ چھِ پَتہٕ تتھۍ پیٚٹھ ڈِپینٛڈ کَران تہٕ ترووُس بیٚیہِ سُہ آب تہٕ کٔڑِس آب ترووُس تہٕ پَتہٕ چھُس تَلہٕ تروٚو دۄد پیٚٹھِ ترٲوٕس سۄ چاے تہٕ أسۍ چھِ گَرِ واریاہ زیاد دۄد تراوان آب کپ چاے کپ زٕ چھِس تراوان ہورٕ ترٲے دۄد کپ زٕ ترےٚ تہٕ گَژھان چھِ سۄ تَیار واریاہ زیاد میٖٹھ أسۍ چھِ زیادٕ گَرِ بوے چھُ مےٚ سُہ چھُ زیاد چٮ۪وان یِہوے چاے تہٕ بہٕ چھَس گَرِ دۄشوے چایہِ گَرے بَناوان یِم تہٕ واریاہ زیاد میٖٹھ یہِ چھِ تُہنٛدِ صحت خٲطرٕ اصل تہٕ کٔشیٖر مَنٛز چھِ أزکہِ پیٚٹھ مےٚ باسان ہور تام چھِواریاہ زیاد چاے ییٚتہِ چھ گَسان ییٚتہِ چھِ آز کٔشیٖر مَنٛز تۭر چھےٚ وۄنۍ یِنہ واجِن ییٚتہِ چھِ زیاد بَتہٕ کَران ایٚوایڈے خاص کر بُزرگ یا لۄکٕٹۍ بَچہٕ زُکام چھ آسان تتھ مَنٛز چھ یوان واریاہ زیاد یوٗز کَرن یا بَد ہضمی چھِ آسان تتھ مَنٛز چھِ أسۍ نُن چاے چٮ۪وان زیادٕ تہٕ واریاہ زیاد بہتر چھِ تہٕنٛد صحتہ خٲطرٕ روزان